وعلیکُم اسَلام آہَن حظ آ

سَر کیٛاہ پیریٚنٛٹ سُنٛد ناو ہیٚکوٕ حظ ؤنِتھ بَچَس کیٛاہ چھُ ناو کَتھ کلاسَس چھُ بَچہٕ پَران چَلو سَر کَتھ کَلاسَس چھُ بَچہٕ پَران سَر کَتھ کلاسَس چھُ بَچہٕ پَران تھٲڈَس حظ اچھا اچھا اچھا توٚرُم حظ سَمٕج سَر ریٖزَن چھُ یہِ کہِ أمِس حظ ایج تھوڑا کَم حظ یُس أمِس أسۍ سَبق چھِنہٕ حظ پَرٕناوان یہِ چھُ وُنہِ لۅکُٹ اَمہِ ایج خٲطرٕ أمِس چھَنہٕ ایج اَتھ خٲطرٕ بَرابر حظ ٹھیٖک تَوَے چھُ أمۍ سُنٛد تھوٚومُت یہِ چیک کَم حظ سون یُس مَشوَرٕ حظ یہِ اَسہِ کریے اوترٕ اوترٕ کریے ڈِسکَشَن پیریٚنٛٹٕس ٹیٖچر ییٚمہِ ساتہٕ پیرنٛٹ ٹیٖچر میٖٹِنٛگ ٲس أمۍ سٕنٛدِ سا خٲطرٕ کرو أسۍ تھوڑا اَکھ کلاس ڈَاوُن حظ تاکہِ أمۍ سُنٛد یُس یہِ سبق چھُ یہِ روزِ أمِس أمۍ سٕنٛدِس میٚقدارَس تام بَرابر بَٹ ایز پٔر دَ تُہۍ چھِو یہِ تھٲڈَس حظ أمِس چھُ یہِ تھوڑا مُشکِل گَژھان یہِ سَمجُن تَوَے چھُ أمِس یہِ تھوڑا بار باسان بار باسان پانَس پیٚٹھ أمۍ سُنٛد تَوَے چھِ پیریٚنٛٹ ٹیٖچر میٖٹِنٛگ منٛز تہِ گٔیے اوترٕ یِہےَ کِلیٚر حظ کونٛسلِنٛگ کونٛسلِنٛگ حِسابہٕ اگر وُنکیٚنَس وُچھو نا أمۍ سٕنٛز کونٛسلِنٛگ أمۍ سٕنٛز کونٛسلِنٛگ گٔے ایز پٔر سیٚکَنٛڈ روزِ أمِس حظ سیکنٛڈ خٲطرٕ چھِ أمۍ سٕنٛز کونٛسلِنٛگ ٹھیٖک حظ أمۍ سٕنٛز یِم کِتاب چھِ تھوڑا تھٲڈ أمۍ سُنٛد میٚنٛٹَل ایٚبٕلٹی چھَنہٕ اَتھ بَرابر کِہیٖنٛۍ یہِ ہیٚکہِ یِمَن تھٲڈچہِ کِتابَن پٔرِتھ تَوَے چھُے ژیٚے باسان وُنکیٚنَس یہِ چھُ تھوڑا اِنٹرٛیسٹ لیٚوٕل أمِس کَم کیٛازِکہِ حٔقیٖقَتَن چھُ أمِس یہِ بار پٮ۪وان کَلَس پیٚٹھ أمِس چھُنہٕ ہیٚکان یہِ ژیٖنِتھ پتہٕ یہِ بار کینٛہہ تَمہِ کہِ وَجہ سۭتۍ چھِ أمِس مُشکِلات گَژھان کھڑا یُس یہِ ژیٚے اولاد چھُ عبدُل مجیٖد أمۍ سُنٛد کریے اسہِ پٔتِم رِزَلٹہٕ تہٕ چیک یہِ چھُنہٕ ہیٚکان اَتھ اصٕل پٔرفارمیٚنس دِتھ کیٚنٛہہ ریٖزَن بنیٛاو اسہِ یہِ کہِ أمۍ سٕنٛز ایج چھِ ایج چھِ أمِس وُنکیٚنَس ژور پانٛژھ وُہُر تۅہہِ چھُ یہِ گوٚومُت دور دَرٕج تُہٕنٛز کیٛاہ تۅہہِ کیٛاہ باسیٚو پانہٕ اَتھ مُتعلق تُہۍ حظ وُچھ زیٚو پانہٕ اَتھ پیٚٹھ سونٛچ زیٚو میٛانہِ میٛانہِ حِسابہٕ چھُ یِہےَ ٹھیٖک تہٕ تُہۍ کٔرۍہوٗن یہِ تھوڑا اَکھ کلاس ڈَاوُن حظ امہِ پتہٕ وُچھو کیٛاہ روزیٚس بیٚہتر چَلو ٹھیٖک حظ چھُ اسلام وعلیکُم